ییٚتہِ چھُ تیُتھ گاما چھُ یورٕ تِتھۍ گام چھُ یورٕ یِمن گامن منٛز چھِ بٔڑٕ یہِ ہسا یہِ یِم نہٕ پٔکِتھ ہیٚکن یِم نہٕ یہِ ہسا یہِ ؤچھِتھھ یا بِہِتھ ہؠکن یِمن گوٚژھ کینٛہہ اِنتظام آسُن یِمن چھُنہٕ کِہیٖنۍ تہِ سہرا یِم کرِہن پنٕنِس پانَسس علاج دۄہ اَنہن دوہ اَنہن مگر ییٚتہِ چھُنہٕ علاجہ پَلاجا یِمن گژھان بِچارؠن کِہیٖنۍ وۄنۍ تُلہِ ہا کانٛہہ نہِ ہاکھ گاڑِ کِرایہ یِمن گوٚژھ کینٛہہ اورٕ ترُن حُکماتُک کینٛہہ گورمنٹُک کہِ یہِ ہسا یہِ معوزا گوٚژھ کینٛہہ تَرُن یِم ہیٚکہِ ہن دوہ پھلُوے أنِتھ کینٛہہ نہ تہٕ کینٛہہ أنِتھ پؠٹھٕ وۄنۍ گژھِ ہن کُن گۄڈنیٚتھٕے چھکھ نہٕ آسان پٲنٛسے بِچارؠن گۄڈنؠتھٕے چھُکھ نہٕ تُلَن وول پَتہٕ نیرِ ہؠکہٕ کانٛہہ چھُ پَتہٕ چھُنہٕ ہؠکان نیرِتھٕے یِمَن گوٚژھ کینٛہہ گٲڑۍ گٔژھکھ آسٕنۍ کانٛہہ تُلُن وول گوٚژھکھ آسُن پونٛسہٕ گٔژھِکھ آسٕنۍ پونٛسہٕ گٔژھِکھ آسٕنۍ ییٚتہِ گوٚژھ آسُن کینٛہہ اِنتظام یِمَن گوٚژھ پَروردِگار اَصٕلُک حدایت کَرُن یِمَن کَرِہَن کینٛہہ علاج حظ تیُتھ گوٚژھ آسُن

تٔمِس ڈاکٹرس یہِ اوس ثواب یِمن بؠمارن تہِ وتہِ ہا آسٲیِش خۄدا یِمن گٔژھۍ پونٛسہٕ ترٕنۍ یِمن گوٚژھ کینٛہہ معوزٕ تَرُن خۄدا سٕندۍ رضا خٲطرٕ دَوہ پھٔلہ اَن ہن پلو اَنہِ ہن پانس صابنہِ چٲٹۍ اَن ہن سرٛان کرِہن کرہو کہِ بیاکھٕے زَن کرِ ہن ییٚلہِ نہٕ صاب ٲس غربتھ اوس ییٚلہِ نہٕ دوہ پھُل اوس کرہوکھ کیاہ رٔنِتھ کٔرِتھ اوسُکھ بانہٕ تہِ گوٚژھُکھ آسُن تہٕ کٲنٛسہِ چھُنہٕ دوٚیِم آسان کٲنٛسہِ چھُنہٕ ترٛیٚیِم آسَان یا بہٕ اوسُس ترٛےٚ آسن ترٛےٚ شوے آسن بؠمار وٕنہِ پَتہٕ کیاہ کَرو یِمَن گوٚژھ کیٛاہ اِنتِظام اوس خۄدا